آز وُچھو أسۍ ٹیٛوٗرِزٕم رٔلیٹِڈ کَرو أسۍ کَتھ أسۍ وُچھو اَگر أسۍ ٹیٛوٗرِزٕم بِزنیٚس کَرو کٔشیٖرِ منٛز سِٹارٹ کٔشیٖرِ منٛز استعمال کَرٕ یوٗز کَرو سُہ کوٗتاہ فٲیِدٕ دِیہِ یٔتۍ چہِ اِکانمی تَمہِ سۭتۍ کۭژاہ پونٛسہٕ بَنہِ ییٚتہِ لوٗکَن تہٕ لوٗکَن کیٛاہ کیٛاہ فٲیِدٕ یِن یُس ٹیٛوٗرِزٕم چھُ ٹیٛوٗرِزٕم چھُ اَکھ اَگر أسۍ أمیٛک وٲرڈُک میٖنِنٛگ وُچھو ٹیٛوٗرِزٕم چھُ گۄڈٕنیٚتھٕے اسہِ وَنان مطلب ٹیٛوٗرِزٕم مگر ٹیٛوٗرِزٕم مطلب گوٚو یہِ آسہِ اَتھ آسہِ پیٚوان ٹیٛوٗر کَرُن سٲرسٕے علاقَس مطلب یِم لوٗکھ یِوان چھِ مطلب باقٕیو باقٕیو مُلکو پٮ۪ٹھ باقٕیو باقٕیو رِیاستو پٮ۪ٹھ تِم چھِ مطلب کُنہِ پٔرٹِکیٛوٗلَر جایہِ گژھان اَتہِ ٹیٛوٗر کران یۄس اَتِچۍ خوٗبصوٗرتی آسان تَتھ چھِ تِم نِکھاران تَتھ تٔعریٖف کران تہٕ اَمہِ سۭتۍ تہِ چھِ سٲنۍ اِکانمی مطلب بڑھان بہٕ وَنہٕ کِتھ پٲٹھۍ بَڑِ تۄہہِ آسہِ سارنٕے خبر یۄس کٔشیٖر چھِ مطلب ییٚتہِ چھِ واریاہ ٹیٛوٗرِسٹہٕ جایہِ ییٚتہِ چھِ سونہٕ مرگ ییٚتہِ چھِ گُلمرگ ییٚتہِ چھِ دوٗدھ گنگا ییٚتہِ چھِ دوٗدھ پتھری ییٚتہِ چھِ کِشَن گنگا ویلی ییٚتہِ چھِ دریایہِ لِدٕر ییٚتہِ چھِ پہلگام ییٚتہِ چھِ کۄکَر ناگ ییٚتہِ چھِ ویری ناگ ٲں ییٚتہِ چھِ ٲں مُغل گارڈَنٕز کیٚنٛہہ مطلب ٲں نِشاط شالیمار باغ چھِ ڈَل لیک چھِ ٲں چنار گارڈٕن چھِ وَلُر لیک چھِ مانَس بَل لیک چھِ ییٖتیاہ چیٖز چھِ ییٚتہِ ایٚوَلیبٕل تہٕ اَمہِ سۭتۍ تہِ چھِ مطلب لوکَل اِکانمی بڑھان یُتھٕے ٹیٛوٗرِسٹہٕ یِوان چھِ یور تِم چھِ آسان واریاہ مطلب بےٚ خبر تِمَن چھِنہٕ آسان پتہ مطلب کۄس جاے اصٕل چھِ گۄڈٕ کوٚت پَزِ اسہِ گژھُن اگر آمٕتۍ یُتھٕے تِم لوکٕلَن سۭتۍ کَتھ کران چھِ لوکَل لوٗکھ چھِ تِمَن دِوان اَکھ اصٕل آیڈِیا اَکھ اصٕل سُہ میپ ہیٛو دِوان تُہۍ کوٚت کوٚت گٔژھیٛو تہٕ تۄہہِ کۄس کۄس جاے ہیٚکیٛو وُچھتھ یُتھٕے ٹیٛوٗرِسٹہٕ تَتھ جایہِ گژھان چھِ تَتہِ چھِ تِم مطلب لوکلَن سۭتۍ ڈیٖل کران تَتہِ چھِ آسان لوکلو کیٚنٛہہ لۄکٕٹۍ لۄکٕٹۍ دُکان کھلٲیمٕتۍ کیٚنٛہہ چاے کیٚنہہ مطلب آرٹہٕ مطلب آرٹِشٹہٕ آسان کیٚنٛہہ چیٖز بنٲیمتۍ تِم چھِ تِم لوکٕلَن سۭتۍ کَتھ کران تِم ٲں یہِ کران مطلب یِم چیٖز ہیٚوان تَمہِ سۭتۍ تہِ چھِ مطلب یہِ گژھان یِہُنٛد یہِ اِنکریٖز اِکانمی مطلب یۄس یہِ اِکانمی چھِ نہٕ چھِ اَمہِ سۭتۍ یۄس ٹیٛوٗرِزٕم رٔلیٹِڈ اِکانمی چھِ یہِ چھِ دِوان واریاہَن مطلب ٲں گرٛوپَن فٲیِدٕ اَکھ چھِ دِوان سُٹوڈَنٹَن فٲیِدٕ اَگر سُٹوٗڈَنٹسَن چھٹی آسہِ سُکوٗلَن تِم ہیٚکَن مطلب سیٖزنٕلی مطلب یہِ کٲم کٔرِتھ تہٕ اَمہِ سۭتۍ ہیٚکَن پتہٕ روزگار کمٲیِتھ یِم زنانہٕ آسَن تِم تہِ ہیٚکَن یہِ کٲم کٔرِتھ کِتھ پٲٹھۍ تٕم ہیٚکَن کیٚنٛہہ شال بنٲیِتھ کیٚنٛہہ مطلب بنٲیِتھ مطلب ٲں مطلب کیٚنٛہہ بنٲیِتھ چیٖز مطلب ٲں یا تِم ہیٚکَن مطلب ٲں پوش کٕنِتھ گملہٕ کٕنِتھ یا تٕم تہِ ہیٚکَن اَکھ گایِڈ بٔنِتھ ییٚمہِ سۭتۍ تِمَن یہِ کَرَن ٲں کیٛاہ چھِ وَنان ٲں اِکانمی بَڑِ زنان ہیٚکَن مطلب کیٚنٛہہ دُکان ترٛٲیِتھ یِمَن سۭتۍ مطلب ٲں سینِٹری نیپکنٕز ہیٚکَن تَتہِ کٕنِتھ تِکیٛازِ یِم دوٗر ایرِیا چھِ تَتہِ چھِ یِم چیٖز واریاہ مُشکِل پیٚوان بَنٕنۍ تٕم زَنانہِ ہیٚکَن یِم کٔرِتھ تِکیٛازِ زنانہٕ ہیٚکَن پتہٕ یِم ٹیٛوٗرِسٹہٕ آسَن زَنانہٕ گٔژِتھ تِم ہیٚکَن تِمَن ؤنِتھ سٲنۍ پرٛابلِم کیٛاہ چھِ یا یہِ کِتھ پٲٹھۍ چھِ کانٛہہ ہیٚکہِ میٚڈکَل شاپ تہِ کھُلٲیِتھ تَمہِ سۭتۍ تِہ میلہِ تٔمِس اِکانٕمی بیٛاکھ چیٖز چھُ یہِ ٲں اَمہِ سۭتۍ چھِ مطلب مطلب وا مطلب ایز اےٚ ہول مطلب تمام لوٗکَن ہنٛز مطلب یۄس بیس چھِ سۄ چھِ مضبوٗط بنان لوٗکھ چھنہٕ روزان ڈِپیٚنڈَنٛڈ اَکھ أکِس پٮ۪ٹھ تہٕ لوٗکَن ہنٛز یۄس ٹھیٖک کَنڈِشَن چھِ سۄ چھِ ٹھیٖکھ گژھان پتہٕ لوٗکَن چھِنہٕ گَھریٛک کارٕ بار ٹھیٖک گژھان تہنٛدۍ شُرۍ چھِ لاگان سُکوٗل گَژھٕنۍ مطلب اَمہِ سۭتۍ چھِ مطلب ہر کانٛہہ گروٚپ یُس چھُ آسان تَتھ چھُ اصٕل فٲیِدٕ میلان بیٛاکھ چیٖز چھِ ییٚتہِ ٲں یِم لوکَل اگر نہٕ اَگر کانٛہہ بےٚ روزگار آسہِ سُہ ہیٚکہِ ڈرٛایوَر کٲم کٔرِتھ سُہ ہیٚکہِ یِمَن ٹیٛوٗرِسٹَن پانَس سۭتۍ نتھ تہٕ واریاہ واریاہ جایہِ ہٲوِتھ تہٕ کانٛہہ ہیٚکہِ کانٛہہ ہیٚکہِ کانٛہہ کَرِ تُلہِ کانٛہہ چیٖز مطلب فوٹوٗگرافَر بَنہِ کانٛہہ بَنہِ کیٛاہ چھِ اَتھ خبر وَنان ٲں سُہ ہیٚکہِ گُر سوار نِتھ تور تہٕ گور گورۍ کھٲلِتھ اور تَمہِ سۭتۍ ہیٚکَن ٹیٛوٗرِسٹہٕ سَوٲرۍ چیٚتھ تہٕ باقِیَن جایَن واتنٲیِتھ تٕمَن تہِ تَمہِ سۭتۍ ہیٚکَن تِم روزگار کمٲیِتھ یُس کٔشیٖرِ منٛز کٔشیٖرِ منٛز چھِ مطلب واسٹہٕ یِم مطلب ٲں سیاحتی جایہِ یِیٚتِکۍ لوٗکَن چھِ لوٗکھ چھِ ہُنَر منٛد تہِ یٔتۍ کیٚن لوٗکَن چھِ لوٗکَن چھِ واریاہ مطلب یِم چھِ واریاہ رحم تہِ کران یِم چھِ بیٚیہِ مطلب ایٖماندار سان کٲم تہِ کران یِم ہیٚکَن آرام سان مطلب یِمَن سۭتۍ مطلب کَتھ باتھ کٔرِتھ اَکھ لۄکُٹ مۄکُٹ ویٚنچَر کھُلٲیِتھ یا یِم ہیٚکَن ٲں کیٚنٛہہ گورمنٹَس سۭتۍ جُڑِتھ کیٚنٛہہ باقٕے سکیٖمٕز مطلب رٔٹِتھ ییٚمہِ سۭتۍ یِمَن فیٛوٗچرَس منٛز فٲیِدٕ میٚلہِ بیٚیہِ أہنٛدیٚن گَھرِکیٚن تہِ ہہنٛدیٚن بَچَن تہِ شُرۍ اَمہِ سۭتۍ چھِ سٲرسٕے سۭتۍ ٲں جُڑِتھ آسان أمۍ سۭتۍ چھِ پوٗرٕ مطلب رِیاسَت اِکانمی ٹھیٖک گژھان